اَگَر أسۍ ڈسٹرک کپوارا ذہنَس منٛز تھوو یُس سون ڈِسٹرک چھ یہِ چھِ یِتھ پٲٹھۍ وارِیاہ ایز اےٚ بیک وٲڈ ڈِسٹرک یِوان ماننہٕ یَتھ ڈِسٹرکَس منٛز چھ موسٹلی بیک وٲڈ ایرِیا یِتھ پٮ۪ٹھ کَرنا چھِ گۄٚنٛڈ کَمال چھِ گۄنٛجہِ گوترا چھ یِم یِتھ ایریا یتھ منٛز ٹَرایبَل لُکھ چھِ روزان یِمَن ٹَرایبَل لوٚ لُکَن منٛز اَگَر أسۍ وُچھو یِم لَکٕٹۍ لَکٕٹۍ نَوجَوان چھِ آسان تِمَن چھِ گَژھان یہِ پرابلِم کہِ گۄڈٕنیٚتھٕے چھنہٕ کپوارا ڈِسٹرکَس منٛز مِیانہِ حساب تِیوٗتاہ ایٚجوکیشَن یا ایٚمپٕلایمیٚنٹ تیوٗتاہ یِم چھ چیز چھِنہِ تیتیہ عام کیٚنٛہہ ییٚلہِ اَتھ معاملس منٛز چھُ یہِ وارِیاہ بیک وٲڈ تمہِ پَتہِ اَگَر وُچھو کپوارا موسٹلی ہِلی ایریا منٛز روزان اَگَر أسۍ کُپوارا یِم مٲدٲنی عَلاقَن منٛز یِم روزان چھِ تمَن چھنہٕ تِیژہ پرابلَم گَژھان سِٹَڈیز رِلیٹِڈ یا باقٕے کُنہِ کٲمہِ رِلیٹِڈ یا سِکِلٕز تِم چھِ سِکِل ہیٚکان ڈیٚولَپ کٔرِتھ تِکِیازِ گاڑِ ہِنٛز ایٚولیبٕلٹی چھِ آسان یا کانٛہہ نِیَر سیٚنٹَر چھِ آسان کیٚنٛہہ تہِ یِم چھِ آسان اَتہِ چھنہٕ تیژَہ مُشکِلات گَژھان کیٚنٛہہ اَلبَتہ یم پَتہٕ بالہِ بالہٕ عَلاقہٕ بالٲیی عَلاقَن منٛز روزان چھ تِمَن تامَتھ ایٚجوکیشَن واتناوٕنۍ ایٚمپٕلایمیٚنٹ واتناوٕنۍ یا تمَن منٛز کانٛہہ سکِلٕز ڈیٚولَپ کَرٕنۍ یا لِیڈَرشِپ کالِٹی تِمَن منٛز انٕنۍ یا سِکِل بِلڈِنگ کَرٕنۍ یا کانٛہہ آنٹرپرنرشِپ تِمَن منٛز اِنڈیوٗس کَرٕںۍ یہِ چھِ تھوڑا مُشکِل گَژھان تِکیاز ییٚلہِ باقٕے دُنیاہَس نِش موسٹلی کَٹ آف لُکھ چھِ گَژھان تِمَن چھِنہٕ گَژھان تیوتاہ سُہ اَکھ سُہ سِنیرِیو چھِنہٕ بَنان تِمَن کیٚنٛہہ اسہِ ہیٚکو یہِ تہِ کٔرِتھ لایفہِ منٛز یا لایف ہیٚکہِ یِمَن یِمَن یِمَن فیزَن منٛز تہِ گٔژھتھ امے حسابہٕ اَگَر أسۍ وُچھو یم اَپَرچونِٹیٖز چھِ آسان یِم چھِ وارِیاہ کَم میلان کُپوارا والٮ۪ن امہِ حسابہٕ کہِ یِمَن چھِ یِمَن چھَنہِ اَکھ سُہ گایڈیٚنٕس پورٕ کَرَن وول کانٛہہ آسان یِمَن چھِنہِ پورٕ پور طرح سۭتۍ کانٛہہ وَتھ ہاوَن وول آسان امہِ وَجہ سۭتۍ چھِ یِم تھوڑا یوتھ بِلڈِنگ منٛز سکِل بِلڈِنگ منٛز یا آنٹرپرنرشِپ منٛز چھ یِم تھوڑا پَتھ روزان ییٚمہِ وَجہ سۭتۍ سُہ سون ڈِسٹرک یعنی ڈِسٹرک کپوارا چھُ واریاہ پَتھ روزان